تَلہٕ حٕظ مےٚ ؤنتو یہِ یُس اَسہِ یہِ آرڈَر کَریٚو وٕنۍ اَمہِ کھؠن چؠنُک یہِ ؤنتو یہِ کٔژِ بَجہِ تام واتہِ اَسہِ نِش تۄہہِ چھُ یہِ واتناوُن پادشاہ باغَس نِش یُس مَندٕر چھُ توٚتَس تام چھُ تۄہہِ تَتؠن چھُ اکھ گٔلی اَکھ تَتھ گٔلی منٛز چھُ گَرٕ نمبَر زٕ توٚتَن واتنٲوتَو یہِ ایٚڈرَس بیٚیہِ ؤنتو کوٗتاہ ٹایِم لَگہِ انداز کیاہ چھُ تۄہہِ باسان کوٗت ٹایِم لَگہِ اَتھ